ساینَسَن یِم ترقی کَرِ یِم ایجاد کَرِ تِمو سۭتۍ ووت اِنسانَس تِمو سۭتۍ ووت اَسہِ واریاہ فٲیدٕ پَنٕنۍ زِندگی گُزارنَس منٛز مَثلاً یِم کامہِ گھنٛٹَن منٛز ٲسۍ أسۍ کَران تِم چھِ آز مِنٹَن منٛز گَژھان ساینَس کیو ایجادو ہٕنٛدۍ ذٔریعہِ یِم کامٮ۪ن رٮ۪تھ ٲسۍ کَرنَس لاگان تِم چھِ آز کینٛژھَن دۄہَن منٛز ختم گژھان یِم چھِ ساینَسَن ساینَسَن یِم ایجاد کرِ یہِ چھِ تَمچی دین کہِ أسۍ چھِ آز پَنٕنۍ زِندگی واریاہ آسٲنی سان گُزٲرِتھ ہٮ۪کان